یِم اَسہِ پانَس نٔزدیٖک یِم کۄلہٕ چھِ تِمن چھِ أکِس چھِ وَنان ٹوٗنٛگٕر بیٚیِس چھِ وَنان ریٚمبی یار یٚیٚتہِ آ بیٚیِس چھِ أسۍ وَنان آ بیٚیِس چھِ أسۍ وَنان کُلہٕ کَتٕر تہٕ بیٚیِس چھِ أسۍ وَنان چھُمہٕ پیٖر یِمن کۄلَن منٛز یِمن کۄلَن منٛز چھُنہٕ یِم چھِ لۄکٔچہِ لۄکچہِ کۄلہٕ یِم بیٚیہِ یِم لۄکٕٹۍ لۄکٕٹۍ آڑ یِمن منٛز چھُنہٕ یِمن پیٚٹھ چھُنہٕ کٔہیٖنٛۍ ڈیم آمٕژ بَناونہٕ یا کٔہیٖنٛۍ ڈیم چھِ أسۍ تَتھ وَنان ییٚمہِ سۭتۍ أسۍ اِرِکیشن پرٛوجیکٹہٕ اِرگے اِرِگیشن خٲطرٕ واٹر رِزٲرٕو تھاوَو یا یا تُلو أسۍ پاور پاورٕ خٲطرٕ کرو أسۍ یوٗز تھدِ بیٚیہِ آب اَمہِ خٲطرٕ تہٕ کیٛاہ چھِ یَتھ وَنان چلاوو أسۍ جن جنریٹر تہٕ یُس یُس زَن پَتہٕ واٹر یَتھ أسۍ وَنان چھُ کانیٹِکۍ ایٚنٛرجی چھِ سۄ گژھِ اِلیکٹرٛیکَل ایٚنٛرجی منٛز کَنوٲٹ تَمہِ خٲطرٕ چھُ لَگان یُس یہِ آب چھُ آبٕچ سُپیڈ چھِ اِستعمال یِوان کرنہٕ تہٕ تٔتھۍ منٛز چھُ ڈیم مَلٹہِ پٔرپَز ڈیمٕز یِوان بَناونہٕ تِم چھِ اِرِگیٚشنہٕ خٲطرٕ تہِ یِوان بَناونہٕ سَگ دِنہٕ خٲطرٕ یِوان بَناونہٕ ییٚمہِ سۭتۍ ییٚمہِ سۭتۍ زَن کاشتَس سَگ لَگہِ چنہٕ خٲطرٕ آب یوٗز یوان کرنہٕ اِستعمال یِوان کرنہٕ بیٚیہِ چھُ کیٛاہ چھِ یَتھ بیٚیہِ چھُ تَتھ پیٚٹھ پاور أسۍ تُلان مَگر تَمہِ خٲطرٕ چھِ ییٚتہِ یِم مشہوٗر یِم کۄلہٕ چھِ تَتھ منٛز چھُ اِنٛدس یِوان یَتھ پیٚٹھ کِشن گَنٛگا پرٛوجیکٹہٕ چھُ آمُت بَناونہٕ یا جہلِم چھُ جہلِمس پیٚٹھ چھُنہٕ یِتھٕ پٲٹھۍ اَسہِ پَتاہ کیٚنٛہہ کُس پرٛوجیکٹہٕ چھُ کُس ڈیم چھُ یا اَتہِ روز پَتہٕ چِناب چِنابَس پیٚٹھ چھِ یہِ باکرا یُس باکرٕ نَگل باکرا بگلِیار پرٛوجیکٹہٕ چھُ سُہ چھُ چِنابَس پیٚٹھٕے تَتھ پیٚٹھ چھِ یِم اَتھ یِم چھِ یِم کۄلہٕ چھِ تہٕ تِم چھِ سانہِ کٔشیٖر نیٚبر تِمن ہٕنٛز چھَنہٕ اَسہِ کِہیٖنٛۍ تہِ پَتاہ